یِم زن گورنمنٛٹ سِکیٖم چھِ یِم اَسِہ ہٮ۪لٕتھ کیر سٔروِسٕز فراہم کران چھِ تِم چھِ واریاہ اَصٕل سٔروِسٕز تہٕ بیٚیہِ تِم چھِ واریاہ سہوٗلیت أکِس عام اِنسانَس فراہم کران اگر بہٕ وَنہِ کَتھ کَرٕ گورمیںٹ ہسپتالن ہِنٛز تہٕ پرٛیویٹ ہسپتالَن ہِنٛز بہٕ یَژھٕ پرٛیویٹ ہَسپَتال گژھُن وۄںۍ فرق کیٛاہ چھِ گورمینٹ ہسپَتالَن تہٕ پرٛیویٹ ہسپَتالَن گورمینٹ ہَسپَتال یِم زن صفٲیی ہٕنٛز اگر تَتہِ أسۍ وٕچھو صفٲیی چھِںہٕ تَتہِ تِژھ خاص آسان تَتہِ چھُنہٕ سُہ حساب کِتاب آسان یہِ پرٛیویٹ ہَسپَتالَن منٛز چھُ آسان تہٕ بیٚیہِ چھِنہٕ تَتہِ سۄ سۄ آسٲیِش واتان یہِ اَسِہ پرٛیویٹ ہَسپتالَن منٛز واتان چھُ گورمینٹ ہَسپَتالن منٛز چھِ مٔکریر واریاہ آسان تَتہِ چھُنہٕ صفٲیی ہُنٛد تِیُتھ خاص خیال یِوان تھاونہٕ کینٛہہ اَتھ برعکٕس پرٛیویٹ ہَسپَتال چھِ صاف سُترٕ آسان تہٕ ییٚتہِ زَن یَژھان چھُ اِنسان بہٕ گژھٕ پرٛیویٹ ہَسپَتالٕے تِکیازِ تَتہِ چھِ اَسِہ واریاہ سہوٗلیت فراہم گژھان